مےٚ ہسا چھِ یہِ آرِ کٲم وۄنَن کٲم واریاہ زیادٕ خۄش کَران تِکیازِ یہِ چھےٚ آسان تِژھ کٲم ییٚمہِ سۭتۍ أسۍ پَنٕنۍ تِم چیٖز چھِ ہٮ۪کان بنٲیِتھ اگر نہٕ أسۍ پَلو تہِ مٔلۍ اَنو کِہینۍ أسۍ ہٮ۪کو اَمکی پَلو بَنٲیِتھ تہٕ تِمٕے لٲگِتھ یِم چھِ باسان واریاہ یوٗنیٖک پَلو زِ اگر أسۍ کَتھ کَرو بِنیٛان سٮ۪ٹٕچ سُہ چھُ آسان تیوٗتاہ اَصٕل ووٗنِتھ بیٚیہِ تہِ ہینٛڈ میڈ ییٚلہِ آسان چھُ سُہ چھُ آسان واریاہ زیادٕ اَصٕل بہٕ چھس مےٚ چھِ اَکھ بُٹیٖک کھُلومُت پںٛنہِ ذٔریعہٕ یُتھ أسۍ پَتہٕ کٲم واریاہ تیز تیز کَران چھِ تِکیازِ أسۍ چھِ وَنان کہ سٲنۍ کٲم گَژھِ واریاہ زیادٕ فاسٹ روزٕنۍ کَسٹَمَرَس تہِ گژھِ نہٕ کٕہٲنۍ تہِ اٮ۪رَر یُن سٲنۍ اَسِہ نِش کٲم نِنَس منٛز مےٚ ہسا چھُ بُٹیٖک کھُلومُت مےٚ چھَ تَتھ منٛز واریاہ کورِ تھایہِ مَژٕ یِم تِم کٲم اںجام دِوان چھِ أسۍ چھِ مگر اَتھٕ سۭتی یہِ کٲم کَران اَتھ چھ مِشیٖن تہِ آسان تمہِ سۭتۍ تہِ چھُ ووٗنِتھ ہٮ۪کان مَگر أسۍ چھِنہٕ مِشیٖن ذٔریعہٕ کٲم کَران کینٛہہ أسۍ چھِ وۄنان اَتھٕ سۭتۍ تہٕ تِمٕے کامہِ چھِ أسۍ بازرَس منٛز پَتہٕ کَڈان